اسلام علیکُم بہٕ حظ زانَکھ پَننِس ایریا ہُک اکھ پُلِٹِکَل لیڈَر یِمَن ناو چھُ شوکَت احمَد گَنَے تِم چھِ ییٚتی آس پاس گامکی اَسہِ روزَن وٲلۍ یِم واریاہ اصٕل اِنسان چھِ تہٕ بیٚیہِ اَصٕل لیڈَر تہِ چھِ تِم واریاہ اَصٕل تِمو چھِ واریاہ اَصٕل اَصٕل کامہِ کَرِمٕژ پَننِس ایٚریا ہَس مَنٛز تہٕ تِہِنٛد مَطلَب ییٚمہِ گامٕکۍ تِم چھِ ژٕتراگامِک روزَن وٲلۍ تَتہِ چھِ تِمو پَننِس گامَس مَنٛز واریاہ کامہِ کَرمٕژ مےٚ چھُ وُچھمُت تَتہِ اَسہِ چھِ رِلیٹِو تَتہِ تَتہِ چھِ تِمو واریاہ کامہِ کَرمٕژ مان ژٕ اَصٕل اَصٕل کامہِ یا مَطلَب غریٖبَن تہِ چھِ تِم ٲسمٕتۍ واریاہ مَدَد کَران یا غریب شُر ییٚژھِ ہا کانٛہہ مَطلَب پَرُن یٔمِس نہٕ فیسَلٹی آسہِ ہا اَیٚولیبٕل کِہیٖنۍ پونٛسہٕ آسہِ ہَن نہٕ اَیٚولیبٕل کِہیٖنۍ تِمَن چھِ تِم مَدَد ٲسمٕتۍ واریاہ کَران یا بیٚمار چھُ اوسمُت کانٛہہ آسان تَتھ ایریا ہَس مَنٛز یا پَننہِ گامُک تِمَن خاص کَر تہٕ تِمَن چھِ تِم ٲسمٕتۍ واریاہ زیادٕ ہیٚلٕپ کَران مَدَد چھِ تِمَن ٲسمٕتۍ تِم کَران یا پَننِس گامَس مَنٛز چھِ تِمو تَقریباً چھِ تِمَن پرٛتھ کُنہِ باغَس تانۍ چھِ تمۍ واتنٲم ژٕ سَڑکہٕ ژِترَاگٲمَس مَنٛز چھُ زمیٖن واریاہ زیادٕ ہُتھ پٲٹھۍ باغہٕ وٲلۍ چھِ تَتہِ واریاہ لُکھ تہٕ یہِ تَتہِ چھِ دوٗر دوٗر واریاہ زمین تِمَن چھُ مَطلَب تتہِ کٮ۪ن لُکَن چھُ واریاہ مُشکِل اوسمُت پَننٮ۪ن باغَن مَنٛز گَژھان اوسمُت گَژھُن اوسمُت گَژھان تہٕ تِمَن چھِ مَط تٔمۍ واریاہ فیسَلٹی دِژمٕژ تٔمۍ چھِ ہَر کُنہِ باغَس تام تَتہِ روڑ واتنٲمٕتۍ یا مَطلَب ہَل ہَر کانٛہہ کوچہِ سَمبالنومُت ہَر کُنہِ کوچَس چھِ تَتہِ ٹَیلہٕ لٲگِتھ یا تتہِ کٮ۪ن ڈرینَن پٮ۪ٹھ چھِ تٔمۍ واریاہ کٲم کٔرمٕژ ڈرٛینیج سِسٹَم چھُ اَصٕل تَتہٕ واریاہ تَتھ گامَس مَنٛز سُہ حظ چھُ یِوان مَطلَب تٔمۍ سٕنٛد سۭتۍ چھُ سُہ واریاہ مَطلَب زاننہٕ تہِ یِوان سُہ گام بییٚہِ چھُ سُہ واریاہ اَصٕل تہِ یِوان ماننہٕ سُہ گام تکیازِ تَتہِ چھِ تَتھ گامَس مَنٛز چھِ ہَر کُنہِ قِسمٕچ فیسَلٹی ایٚولیبٕل یا ہاسپِٹَل تہِ چھُ اَصٕل تَتھ گامَس مَنٛز سکوٗل چھِ تَتہِ وٕنکٮ۪ن زٕ ژور پانٛژھ سکوٗل وٕنکٮ۪ن تَتھ گامَس مَنٛز یا یِم مَطلَب اَصٕل اَصٕل ڈاکٹَر چھِ تَتہِ آسان تَتھ ہاسپِٹلَس مَنٛز تَتہِ تَتھ گامَس مَنٛز تہٕ یا امہِ عَلاوٕ یِم باقٕے تہٕ فیسَلٹی چھِ مَطلَب ضروٗرَت آسان أکِس گامَس مَنٛز تِم تہِ چھِ ایٚولیبٕل تَتہِ تَتھ گامَس مَنٛز لَگ بَگ سارے یہِ پَننہِ گامہِ وَرٲے حظ چھِ تِم پَننِس ایریا ہَس تہِ باقیَن گامَن مَنٛز تہِ اَگَر کُنہِ تہِ قِسمٕچ کینٛہہ پرابلِم آسہِ لُکَن یا لُکھ گَژھن تٔمِس نِش پَنٕنۍ شِکایَت ہیٚتھ کینٛہہ تہِ پرژھن تِمَن لُکھ تہٕ تِم چھِ اَصٕل مَطلَب لُکَن ہُنٛد مَطلَب دِل پرٛتھ ساتہٕ رٲز کَران لُکَن پرٛتھ ساتہٕ خۄش تھاوان تہٕ تِہِنٛز کامہٕ پرٛتھ ساتہٕ لَک بَگ کَران امہِ عَلاوٕ حظ زانَن بہٕ بیٚیہِ اَکھ پُلِٹِکَل لیٖڈَر یُس نہٕ سانہِ ایریا ہُک چھُ کِہیٖنۍ تِم چھِ بَدَل ڈِسٹرکٕک ڈِسٹرک کُلگامٕک تاری گام چھِ تَتھ وَنان محمد یوسُف تاریگامی چھِ تِمَن وَنان تہٕ تِم چھِ سی پی آیۍ ایٚمٕکۍ لیٖڈَر تہٕ تِم حظ چھِ مَطلَب تِہِنٛد چھِ مےٚ بوٗزمٕتۍ تعریٖف تِم چھِ واریاہ مَطلَب اَصٕل لیٖڈَر تہٕ تِم چھِ مَطلَب تِم تہٕ چھِ پَننِس ایریا ہَس مَنٛز واریاہ اَصٕل کٲم کَران پَننِس گامَس مَنٛز چھِ تِمو واریاہ اصٕل اَصٕل کامہِ کَرمٕژ پننِس گامَس مَنٛز چھِ تِمو مَطلَب تَقریباً ہَر کُنہِ قِسمٕچ فیسَلٹی تھٲومٕژ لُکَن ایٚولیبٕل یا پَننِس گامَس مَنٛز کانٛہہ مَطلَب غریب چھُ آسان تٔمِس چھِ تِم مَدَد کَران بیٚمار چھُ آسان کانٛہہ تٔمِس چھِ تِم مَدَد کَران یا امہِ عَلاوٕ کانٛہہ ضروٗرَت مَنٛد چھُ آسان کانٛہہ یتیٖم بَچہٕ چھُ یُس دَپہِ ہا بہٕ پَرٕ مےٚ چھِنہٕ پونٛسہٕ ایٚولیبٕل کِہیٖنۍ یا کُنہِ تہِ قِسمٕچ فیسَلٹی چھَنہِ مےٚ ایٚولیبٕل کِہیٖنۍ تِمَن چھِ تِم مَدَد کَران امہِ عَلاوٕ چھِ تِم باقٕے تہٕ کامہٕ کَران مَطلَب پَننِس ڈِسٹرکَس مَنٛز کُنہِ تہِ جایہِ آسہِ تِہِنٛز کینٛہہ ضروٗرَت توٚتَن چھِ تِم واتان یا امہِ عَلاوٕ کانٛہہ تہِ اِنسان گَژھِ تِمَن نِش پَنٕنۍ شِکایَت ہیٚتھ پَننہِ ڈِسٹرکُک تہِ یا پَننہِ ڈِسٹرک نٮ۪بَر تہِ چھُ تِمو واریاہَن لُکَن کوٚرمُت مَطلَب واریَہے لَٹہٕ چھُ مےٚ بوٗزمُت پَننہِ ڈِسٹرک نٮ۪بَر تہِ چھُ تِمو واریاہ لُکَن کوٚرمُت مَدَد واریاہ چھِ تِم مَطلَب لُکَن بَکار آمٕتۍ پَننہِ ڈِسٹرک نٮ۪بَر تہِ تہٕ پَننِس ڈِسٹرکٕچ چھِ تِمو مَطلَب یا خاص کَر پَننہِ گامَس مَنٛز چھُ تِمو واریاہ زیادٕ مَطلَب واریاہ واریاہ زیادٕ لُکَن مَدَد کوٚرمُت پرٛتھ ساتہٕ برونٛٹھ تہِ چھُکھ کوٚرمُت واریاہ زیادٕ مَدد آز تہٕ چھِ کَران تہِ اَسہِ چھِ اُمید برونٹھ کُن تہٕ کَرن اِنشا اللہ شُکرِیا